اسہِ چھِ پَتہ کہِ یۄس ٲں کٔشیٖر چھِ یہِ چھِ اَکھ ٲں ٹیٛوٗرِسٹہٕ ایریا یَتھ وَنو تہٕ دوٗر دوٗرِ دوٗرَن دوٗرَن مُلکَن ہنٛدۍ ٲں لوٗکھ چھِ یور یِوان تہٕ خاص طور پَر یُس سرینَگَر ڈِسٹِرٛک چھُ کیٛازِکہِ اِیَرپورٹ تہِ چھُ اَتھ نزدیٖک یا باقٕے ٲں واریاہ چیٖز چھِ کٔشیٖر منٛز یِم ٹیٛوٗرِسٹہٕ ایریا خاص طور پَتہٕ ڈَل لیک یَتھ وَنو یا ہاوُس بوٹٕس وَغٲر مُغل گاڈَنٕز وَغٲر اَمہِ کہِ وَجہ سۭتۍ چھُ اسہِ ٹرٛیفِک جام واریاہ روز واریاہ زیادٕ روزان تہٕ ییٚتہِ چھِ واریاہ زیادٕ ہاسپِٹَل ییٚتہِ چھِ پرٛایویٹ تہِ گورمیٚنٛٹ تہِ ماشاء اللہ چھِ ییٚتہِ واریاہ ہاسپِٹَلٕز تہٕ یِمَن تہِ چھِ واریاہ ٲں فیسَلٹیٖز خاص طور پَر ایٚمبولیٚنسَن ہنٛز فیسَلٹیٖز چھِ واریاہ زیادٕ مگر یۄس اسہِ بٔڑ پرٛابلِم چھِ گژھان سۄ چھِ اسہِ گژھان ٹرٛیفِک جامن ہنٛز کیٛازِکہِ ییٚتہِ چھُ ٹیٛوٗرِسٹہٕ ایریا ییٚتہِ چھِ آسَن واریاہ زیادٕ ٹرٛیفِک جام دوٚیِم کَتھ چھِ ییٚتہِ ایجوکیشَن یِم تہِ جایہِ چھِ مطلب سکوٗل چھِ کالج چھِ یوٗنیوَرسِٹیٖز وَغٲر وَغٲر یِم تہِ چھِ أتھۍ سرینَگَر ڈِسٹِرٛکَس منٛزٕے تہٕ ییٚتہِ چھِ اسہِ واریاہ ہاسپِٹَل چھِ اسہِ جی ایٚم سی چھِ سورہ وَغٲر سِکِمٕز چھُ یا یہِ چھُ آز پرٛایویٹ ہاسپِٹل بوٚڑ بارٕ یَتھ پارَس چھِ وَنان سُہ ہاسپِٹل چھُ یا لَکٕٹۍ مَکٕٹۍ چھِ ییٚتہِ لَکٕٹۍ لَکٕٹۍ پرٛایویٹ ہاسپِٹلٕز ٲن کٕلنِکٕس چھِ اسہِ ییٚتہِ واریاہ زیادٕ تہٕ ٹرٛیفِکس چھُ اسہِ ٲں اگر وَنو تہٕ اگر نہٕ ٹرٛیفِک آسہِ پَنٛداہ ٹُو وُہ منٹ چھِ اسہِ لَگان ییٚتہِ پٮ۪ٹھ ہاسپِٹلَن تامَتھ یِم تہِ اسہِ پرٛایویٹ یا گورمیٚنٛٹ ہاسپِٹَلٕز چھِ مَگَر چونٛکہِ ٲں ٹیٛوٗرِزٕمُک مَسلہٕ چھُ ییٚتہِ یہِ وَنٛدٕ ٲسۍ تَن یا ریٚتہٕ کٲلۍ ٲسۍ تِم کہِ ٹیٛوٗرِزٕم چھُ ییٚتہِ واریاہ زیادٕ آسان ٹرٛیفِک چھُ واریاہ زیادٕ آسان یا گامٕکۍ ٲں یِم تہِ دوٗر دوٗر علاقَن ہنٛدۍ چھِ آسان تِم چھِ روزان سرینگرَسٕے منٛز سرینگرَس منٛز چھُ واریاہ رَش بَڑھیٛومُت کہِ تَمہِ کہِ وَجہ سۭتۍ چھِنہٕ أسۍ ہیٚکان ٲں ٹایِم مطلب ٹایِم کَنزیٛوٗمِنٛگ چھُ اسہِ گَژھان اَکھ ہاسپِٹَل یا کُنہِ کٕلنِکَس یا کُنہِ تہِ میٚڈِکٕل أسۍ وَنو میٚڈِکٕل جایَن پٮ۪ٹھ واتنَس ٹیٚسٹہٕ کَرُن آسہِ یا کیٚنٛہہ تہِ کَرُن لیٹٕے چھُ گَژھان وقتَس پٮ۪ٹھ چھِنہٕ أسۍ واتان کیٚنٛہہ مگر فیسَلٹیٖزَن ہنٛز ہیٚکو نہٕ کیٚنٛہہ فیسَلٹیٖز چھَنہٕ نَہ فیسَلٹیٖز چھِ گورمیٚنٛٹَن چھِ واریاہ زیادٕ فیسَلٹیٖز دِژٕمَژ اسہِ ایٚمبولیٚنسَن ٲسۍ تَن یا کیٚنٛہہ تہِ ٲسۍ تَن آزکَل چھِ اسہِ پرٛایویٹ تہِ ییٚتہِ ٲں کیبٕس وَغٲر چَلان تہٕ سُہ مَسلہٕ چھُنہٕ کیٚنٛہہ مگر مَسلہٕ چھُ یُتُے کہِ ٲں ٹرٛیفِک چھُ واریاہ زیادٕ سَڑکہٕ چھِ اسہِ واریاہ اصٕل ماشاء اللہ اسہِ واریاہ اصٕل سَڑکہٕ تہِ چھِ اسہِ مگر یی چھُ گژھان کہِ ٹیٛوٗرِزٕم کہِ وَجہ سۭتۍ چھُ اسہِ تھوڑا سا ٲں ڈِلیے گژھان ٹرٛیفِک چھُ واریاہ زیادٕ آسان تہٕ ڈِلیے چھُ گَژھان ٲں نَتہٕ چھُ اسہِ واریاہ نزدیٖک ییٚتہِ ہاسپِٹَل بیٚیہِ چھِ ٲں ہَر کُنہِ ہَر کُنہِ علاقَس چھُ ہاسپِٹَل کانٛہہ نَتہٕ کانٛہہ کانٛہہ نَتہٕ کانٛہہ نَزدیٖک